سون یُس کوپوارا علاقہٕ چھُ یہِ چھُ واریاہ پرون پرٲنی پٲٹھۍ تِتھٕے کَنۍ پرٲنۍ لوٗکھ ٲسۍ پَکان تِتھٕے کٔنۍ چھِ ییٚتہِ تہِ وٕنہِ تہِ پَکان ییٚتہِ چھ مان ژٕ واریاہ زَبان یِوان وَننہٕ گُجری زبان یِوان کَشمیٖری چھِ یِوان وَننہٕ بیٚیہِ چھِ ییٚتہِ واریاہ مان ژٕ أسۍ رَسٕم بَناوان پرٲنۍ یِتھ کَنۍ أسۍ چھِ ییٚتہِ چھِ ؤنہِ تہِ خاندر چھِ کران پَتہٕ چھِ یہِ خاندرس منٛز چھُ اِوان ڈول اَننہٕ پَتہٕ چھُ یِوان وازٕ اَننہٕ پَتہٕ چھُ سُہ رَنان پَتہٕ چھُ ہُرۍ وَنان پَتہٕ چھِ یہِ یہِ نہ کھٮ۪وان بَتہٕ وَتہٕ اَنان چھِ مہریٖن مہراز کیاہ تام بیٚیہِ چھِ ییٚتہِ واریاہ دۄہ ییٚتہِ چھُ یِوان مخدوم صاحب دۄہ بنان تَتھ چھِ أسۍ وَنان مٲلہٕ مٲلہٕ کہِ دۄہ چھِ پکوارِ یِوان تراونہٕ تَتہِ چھِ چیٖز یِوان تراونہٕ یِمن ریڈن پٮ۪ٹھ یِوان بنان تراوان چیٖز بیٚیہِ پَکوارِ تراوان بیٚیہِ واریاہ مان ژٕ جوٗلہٕ ووٗلہٕ بَناوان کیاہ تام بیٚیہِ یہِ خاندرَن منٛز چھِ مان ژٕ مٲنزِ راتھ بَناوان مٲنزِ راتن منٛزچھِ پَتہٕ کیک ژَٹان مٲنز بٲگراوان بیٚیہِ واریاہ ہُرۍ وَنان راتَس آسان گیوان بیٚیہِ ییٚتہِ چھِ یُس یہِ سون علاقہٕ چھُ یہِ چھُ مان ژٕ وٕنہِ تہِ پرون علاقعہٕ مان ژٕ ییتہِ چھِ پرٲنۍ پٲٹھۍ پَکان وٕنہِ تہِ مان ژٕ ییٚتہِ چھِ وٕنہِ تہِ پرٲنۍ پٲٹھۍ مان ژٕ کیٚنٛہہ تہِ آسہِ کیٚنٛہہ مان ژٕ زمیٖن آسہِ وۄپداوُن سُہ تہِ چھِ پرٲنۍ پٲٹھی وۄپداوان پرٮ۪تھ کیٚنٛہہ چھُ سورُے کیٚنٛہہ پرانہِ پٲٹھی گژھان